ژوٚوُہ مارٕچ اوس مےٚ جَنَم دِن تہٕ سُہ ڈیٹ چھُ مےٚ وُنہِ یاد تہٕ بیٚیہِ چھُ مےٚ سُہ ڈیٹ خۄش تہِ گژھان تَمہِ دۅہ چھُس بہٕ بیٚیہِ وارِیاہ زیادٕ خۄش گَژھان ییٚلہِ ژوٚوُہ مارچ چھُ یِوان تہٕ بیٛاکھ ڈیٹ پٍنٛژٕہ فَروری ییٚلہِ زَن کہِ مےٚ بٮ۪نہِ اوس خانٛدَر تہِ کیٛازِ کوٗر چھِ آسان گَریُک تاج تہٕ سٲری گَرٕکۍ ٲسۍ خۄش تہٕ خۄشحال تہٕ بہٕ تہِ اوسُس خۄش بیٛاکھ ڈیٹ ژوٚوُہ جون ییٚلہِ زَن کہِ بہٕ ٹینتھَس گَووُس پاس مےٚ ٲسۍ وارِیاہ زِیادٕ اصٕل نَمبرات تہٕ بہٕ گَووُس وارِیاہ زیادٕ اَصٕل نَمبراتو سٍتۍ پاس تہٕ مےٚ ٲسۍ تَمہِ دۅہ تہِ گَرٕکۍ خۄش تہٕ بہٕ تہِ اوسُس وارِیاہ زیادٕ خۄش پٍنٛژٕہ اَگست أنۍ مےٚ گٲڑۍ پَنٕنؠَن پۅنٛسَن أنۍ مےٚ گٲڑۍ پَنٕنہِ کَمٲے ہٕنٛدٮ۪ن پۄنٛسَن أنۍ مےٚ گٲڑۍ سۅ ٲسۍ مےٚ زِنٛدگی ہٕنٛز گۄڈنِچ گٲڑۍ تَمہِ دۅہ گٔیہِ گَرٕکۍ وارِیاہ زیادٕ خۄش تہٕ خاص کَر کہِ میٛون مول گوٚو وارِیاہ زیادٕ خۄش تِکیٛازِ مےٚ أنۍ پَنٕنؠَن پۄنٛسَن گٲڑۍ تہٕ مٲلۍ سُنٛد خابٕے چھُے یہِ آسان کہِ میٛون شُر کَرِ تَرقی بیٛاکھ ڈیٹ یُس زَن کہِ پٍنٛژٕہ جَنوری چھُ ییٚلہِ زَن کہِ مےٚ بایِک أنۍ سۅ ٲس مےٚ زِنٛدگی ہٕنٛز گۄڈنِچ بایِک سۅ ٲس گَرِ تہِ اَسہِ گۄڈنِچ بایِک سۅ ٲس یا سا یہِ پَنٕنؠَن پۄنٛسَن مےٚ أنۍمٕژ تہٕ بہٕ چھُس بایَکن ہُنٛد وارِیاہ زیادٕ شوقیٖن تہٕ بہٕ چھُس بَچپَن پؠٹھٕے وارِیاہ زیادٕ بایکَن ہُنٛد شوقیٖن تہٕ مےٚ کٔر پَنٕنۍ بایَک أنۍ مےٚ پٍنٛژٕہ جَنوری